آ اگر بہٕ وَنو تۄہہِ پَننہِ ڈِسٹرٕکٕس ہندۍ ناو بہٕ ہَسا چھُس روزان کٔشیٖر مَنٛز یَتھ منٛز بہٕ روزان چھُس گۄڈٕنٮ۪تھٕے چھُ بڈگام تَمہِ پَتہٕ چھُ بارہمولہ تَمہِ پَتہٕ چھُ اَننت ناگ تَمہِ پَتہٕ چھُ کُلگام تَمہِ پَتہٕ چھُ پُلوامہ یا شُپین مگر مےٚ ٲسۍ پانٛژے ونٕنۍ تِم وونِم اورے